ہیٚلو السَلامُ علیکُم تُہۍ چھُو حظ فِلِپکارٹ کَسٹمَر کِیَر مےٚ حظ آیہِ نوٹفِکیشَن زِ تۄہہِ گوٚو آرڈَر ڈیٚلِوَر مگر مےٚ روٚٹ نہٕ آرڈَر کیٚنٛہہ مےٚ ٲس آنلاین پیمیٚنٛٹہٕ کٔرمٕژ مےٚ گٔے ٹیٚنشَن تُہۍ کٔرِو حظ اَتہِ چیٚک زِ آرڈَر کَتھ جایہِ چھُ وُنٛکیٚس یا کٔرِو مےٚ پونٛسہٕ رِفنٛڈ یا سوٗزِو آرڈَر